وعلیکُم اسلام تُہۍ چھُو ٹھیٖک اَہَن حظ شُکر خۄدایَس کُن اَچھا آ کِہیٖنٛۍ چھُنہٕ پَرواے

اَہَن حظ چشمہٕ شاہی چھُ یِوان بوٹنِکَل گارڈَن چھُ یِوان آ واریاہ گارڈَن چھِ ٹیٛوٗلِپ گارڈَن چھُ ویسے وُنکٮ۪نَس بَنٛد آسان تہٕ لیکِن تَمہِ سایڈٕ تہِ چھِ واریاہ جایہِ یِوان

اَچھا اگر تُہۍ سارنٕے جایَن گٔژھِو اَکی دۄہَن فُل ڈیَس پٮ۪ٹھ کٔرۍہیٖو تُہۍ پوٗرٕ دۄہَس پٮ۪ٹھ کٔرِو تُہۍ کیب بُک اَتھ چھِ توتہِ کِہیٖنٛۍ نہٕ ترٛےٚ ترٛےٚ ژور ساس لگ بگ حظ ژور ساس رۄپیہِ لگَان اَتھ دۄہَس پٮ۪ٹھ بیٚیہِ اگر تُہۍ ریسٹورنٛٹ تہٕ کُنہِ جایہِ لَنٛچ وَنٛچ کٔرِو آرام سان بِہِو تہِ گارڈن منٛز سارنٕے گارڈن گٔژھِو تُہۍ تہٕ تَتھ لَگَان ژور ساس رۄپیہِ لگ بگ

نہَ نہَ أسۍ اَنو کیب کَرو أسٮ۪ن أسۍ اَنو بٔڈی کیب تہٕ لیکِن پھر بھی ڈِسکاوُنٛٹ کَرو پَتہٕ کوٗتاہ گژھِ ڈِسکاوُنٛٹ ڈِسکاوُنٛٹ زَن رۄپیہِ ہَتھ کَرو مگر زیادٕ ما گژھِ اَتھ کِہیٖنٛۍ یہِ چھُنہٕ حظ واریاہَن جایَن بیٚیہِ چھُ دۄہَس پٮ۪ٹھ گَژھُن تہٕ اَتھ چھُ ٹایم لَگان پیٹرول چھُ یَپٲرۍ چارٕج آسان پیٹرول چارجِز تہِ چھےٚ آسان گَنٛڈٕنۍ ہُتہِ چھُ ویٹ تہِ اَسہِ کَرُن دۄہَس پٮ۪ٹھ چھُ بُک کَرٕنۍ تہٕ وۅنۍ اگر تۅہہِ ہَتھ زٕ ہَتھ کَرہوس کَم نہَ نہَ پرٛارنَس چھُنہٕ دِنۍ کٕہٕنٛۍ تہِ چارجِز أسۍ پرٛارو آرام سان کَتھ کَتھ جایہِ آسہِ تۄہہِ گژھُن نہَ نہَ نہَ پرٛارَنس چھُنہٕ کٕہٕنٛۍ چارٕج أسۍ کَرو نا اَتھ وۅنۍ لَمب سَم بیسَن پٮ۪ٹھ دۄہَس پٮ۪ٹھ تھٲوِو تُہۍ یہِ بُک کٔرِتھ تہٕ اَمی چھِس بہٕ وَنان آتھ زن گژھِ ژور ساس رۄپیہِ پَتہٕ کَرو ہَتھ زٕ ہَتھ رۄپیہِ کَم تہٕ سُہ چھُ پَتہٕ سَہلٕے کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنۍتو مےٚ تۄہہِ کَر چھَو ضروٗرت تۄہہِ کَر چھُو گژھُن اَچھا اَچھا

اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمو صُبحٲے دَہ بَجے بٲگۍ تُہۍ روٗزو دَہ ساڑٕ دَہ بَجے تہٕ آ پَتہٕ روٗزِو تُہۍ تہٕ أسۍ واتو تُہٕنٛدِ گَرِ نٮ۪برٕ کَنہِ تُہۍ ؤنۍزیٚو اَسہِ ایڈرَس کوٚت چھُ واتُن تہٕ أسۍ واتو توٗرۍ کیٚنٛہہ چھُنہٕ پَرواے أسۍ واتَو آن ٹایم آ آ کیٚنٛہہ چھُنہٕ وَلہٕ تہٕ بہٕ ٲسٕس وَنان ژور ساس رۄپیہِ تہٕ وۄنۍ گٔے ساڑ ترٛےٚ ساس رۄپیہِ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنۍزیٚو ایٚڈرس کوٚت چھُ واتُن تہٕ کٔژِ بَجہِ کیٛاہ چھُ واتُن تہٕ أسۍ واتو برابر تۅہہِ توٗرۍ تُہُنٛد گَرٕ اَدٕ حظ چلو اَد اَدٕ حظ او کے اسلامُ علیکم وعلیکُم اسلام